ہٮ۪لو اَسَلام علیکُم وَعلیکُم اسَلام تُہۍ چھُو ٹھیٖک آ ٹھیٖک پٲٹھۍ بہٕ چھَس شایِستہ أسۍ چھِ صفا پوٗرا پٮ۪ٹھ آ مےٚ بوٗز تۄہہِ چھُو شاپ اَچھا مےٚ ٲسۍ فٮ۪رن ضوٚرَتھ مےٚ ٲس یہِ کشمیری فٮ۪رن چھِ مےٚ ضوٚرَتھ تۄہہِ چھِو اَچھا ٹھیٖک آ اَچھا ٹھیٖک اَچھا یِتھ کٔنۍ ییٚکیٛاہ آرِ کٲم دار فٮ۪رن چھِ آز یا تِلہٕ کٲمہِ دار اَچھا ٹھیٖک ٹھیٖک اَچھا ٹھیٖک ٹھیٖک تُہۍ ٲسِو ہُم قۄراب تہِ کَران یِتھ کٔنۍ آز مہرنٮ۪ن چھِ پٮ۪وان تِم ضوٚرَتھ اَچھا قۄراب دار تہِ چھُوٕ تۄہہِ ایویلیبٕل اَچھا تُہۍ چھِو اِنسٹا تہِ پنُن اَچھا ٹھیٖک اَچھا تۄہہِ کتٮ۪ن چھُو شاپ چَلان یہِ اَچھا نیر اَچھا ٹھیٖک نِو ڈِلایِٹ سُکوٗل ییٚتٮ۪تھ چھُ تٔتی آس پاس آسِو تۄہہِ اَچھا ٹھیٖک چَلو أسۍ کَرو تیٚلہِ تِہنٛدٕ شاپس پٮ۪ٹھ یِمو أسۍ اَکہِ لٹہِ أسۍ وٕچھو تۄہہِ کَم ڈِزایِن چھِو اَتہِ ایولیبل تہٕ تمے مُطٲبِق کرو أسۍ پتہٕ فٮ۪رن یِہوٚے کشمیری فٮ۪رن اَدٕ ٹھیٖک چھُ گوٚو أسۍ یِمو تیٚلہِ اَکہِ لٹہِ اور تہٕ أسۍ وٕچھو اَدٕ کے بِہِو رۄبس حوال